میٛانہِ نظرِ منٛز چھُ ڈیٹ اَکھ یُس بہٕ یژھان چھُ ہسٹری منٛز گوٚژھ ضُروٗر پَرناونہٕ یُن شُرٮ۪ن سُہ گوٚو رِوولٹ آف ایٹیٖن فِفٹی سٮ۪وَن یَتھ فٔسٹ وار آف اِنڈِپٮ۪نٛڈٮ۪نٕس تہِ چھِ وَنان سِپاے میوٹِنی تہِ چھِ وَنان یُس رِوولٹ آف ایٹیٖن فِفٹی سٮ۪وَن اوس یہِ ہسا چھِ فٔسٹ وار آف اِنڈِپٮ۪نٛڈٮ۪نٕس وَنان اَتھ اِنڈیا خٲطرٕ یہِ رِوولٹ اوس واریاہ بوٚڈ یُس ڈۄڈَس ؤرۍیس چَلیو یُس رِوولٹ آف ایٹی اَرداہ شَتھ تہٕ سَتوَنٛزٕہُک چھِ اَمہِ برٛونٛٹھ ٲسۍ واریاہ تِتھۍ اِوٮ۪نٛٹٕز گٔمٕتۍ ییٚمہِ سۭتۍ لُکھ واریاہ تنٛگ ٲسۍ آمٕتۍ فار اٮ۪گزامپُل اَمہِ برٛونٛٹھ بہٕ وَنو تۄہہِ کینٛہہ اِوٮ۪نٹٕس اَکھ اِونٛٹ اوس اَتھ منٛز ڈاکٹر ڈاکٹرٛیٖن آف لیپٕس ڈاکٹرٛیٖن آف لیپٕس اوس پاس گوٚمُت سُہ ہَسا اوس وَنان کہِ سُہ اوس پاس کوٚرمُت ڈٮ۪لہَوزیٖیَن سُہ اوس وَنان یُس ہَسا یِم تمہِ ساتہٕ لۄکٕٹۍ لۄکٕٹۍ مطلب کِنٛگڈَمٕز ٲسۍ یِمَن پٮ۪ٹھ کِنٛگ ٲسۍ روٗل کَران اگر نہٕ تِمَن تَمہِ پَتہٕ کانٛہہ نیٚچوٗ چھُ تِہُنٛد کِنٛگڈَم ہَسا گژھِ میٛانہِ ناو تِمَن گوٚژھ اَکھ لیٖگَل ہیٚیَر آسُن یُس تُہٕنٛدِس کِنٛگڈَمَس رِپرٛٮ۪زٮ۪نٛٹ کَرِ اگر نہٕ تِمَن اَکھ لیٖگل ہیٚیَر اوس تہٕ تِہُنٛد یُس کِنٛگڈَم اوس سُہ ہَسا گژھِ میٛانہِ ناو اَتھ اَتھ منٛز ہَسا کٔر أمۍ واریاہ جایہِ اٮ۪نیٚکٕس تَتھ منٛز ٲس سَمبَل پوٗر اُدَے پوٗر وغیرہ وغیرہ یِم ہَسا ڈاکٹرٛیٖن آف لیپہٕ سۭتۍ آیہِ بِرٛٹِش اِنڈیا دورٕ آو قبضہٕ کَرنہٕ تَمہِ پَتہٕ آو اکھ بیٛاکھ تَتھ چھِ وَنان سَب سَبسِڈرٛی ایلاینٕس سَبسِڈرٛی ایلاینٕس کیٛاہ اوس سُہ اوس کوٚرمُت وِزلِیَن سُہ اوس وَنان کہِ تُہۍ دِیِو مےٚ پونٛسہٕ بہٕ دِمو تۄہہِ تَتھ پونٛسَن بدل سیکورٹی سیکورٹی کٔمۍ نِش دِمو بہٕ تۄہہِ سیکورٹی دِم تَۄہہِ پٮ۪ٹھ ہسا گوژھ نہٕ کٕہۭنۍ اٹیک کَرُن مطلب تِمَن دوہن ٲسۍ کِنٛگڈمٕس اَکھ کِنٛگڈم بیٚکِس پٮ۪ٹھن اَ اَٹیک کَران بیٛاکھ بیٚکِس پٮ۪ٹھ اَٹیک کَران کَران اٮ۪نیٚکٕس مگر تٔمۍ دِژ تِمَن ایشورِٹی اَگر تُہۍ مےٚ پۄنٛسہٕ دِیِو بہٕ دِ بہٕ ہسا دِمو تۄہہِ سِکیورٹی اَتھ بدلَس منٛز بیٚیہِ تہِ ٲسۍ تِم واریاہ واریاہ چیٖز کران ییٚمہِ سۭتۍ لُکھ واریاہ تنٛگ ٲسۍ آمٕتۍ پتہٕ گوٚو فاینلٕی دہ نَومبر ارداہ شَتھ تہٕ سَتوَنزہَس منٛز اَکھ تیُتھ ایپِسوڈ بیرکھ پوٗرُکھ اَکھ سِپاے اوس تٔمِس اوس ناو منٛگل پانڈے تٔمۍ وٕچھۍ یِم ہسا یِم برٛٹشٲرٕز چھِ یِم ہَسا چھِ گرٛیٖسٕڈ یِم کاٹلیجز یِمو سۭتۍ یِم ٲسہٕ سۭتۍ اوس پٮ۪وان اوس یِمَن بنٛدوقس صاف کَرنہِ یِم ہَسا چھِ تَتھ منٛز پِگ یوٗز کَران یُس پِگ چھُ سُہ ہَسا چھِنہٕ مُسلمانن خٲطرٕ اَصٕل کِہیٖنۍ بیٚیہِ یُس ہیٚنٛدٮ۪ن ہیٚنٛدٮ۪ن خٲطرٕ تہِ چھُ سُہ اَصٕل یِوان مانٛنہٕ کینٛہہ أمۍ ہسا تُج یِہوٚے رایفل تہٕ مٲرِن ییٚمہِ سۭتۍ بِرٹشٲرٕس پَتہٕ پھٔہلے پھٔہلے یہِ کَتھ سٲرۍسٕے تہٕ ونان کیٛاہ دٔلیٖل کیٛاہ دٔلیٖل یِم ہسا چھِ کَران گرٛیٖس یِتھ کٔنۍ کاٹلیجس یوٗت پِگَن ہِنٛدۍ ہُہ یہِ تہٕ لٲجِن یِم بٔڑ بار ایجٹیشَن گژھنۍ ایجٹیشَن یُس چھِ یہِ ہسا پھٔہلے واریاہَن جایَن کانپوٗر اوس لَکھنو اوس بریلی اوس گوالیر اوس بیٚیہِ تہِ ٲسۍ واریاہ جایہِ یِمَن جایَن یہِ رِوولٹ اوس سِٹاٹ گوٚمُت اَتھ رِوولٹَس منٛز ٲس واریاہ لیٖڈٲرٕس نانا صاحب اوس یِمو حِصہٕ نیوٗ اَتھ منٛز نانا صاحب اوس اَکھ بہادُر شاہ سٮ۪کٮ۪نٛڈ اوس تاتیا توپ اوس بخت سِنٛگھ اوس حضرت محل اوس کُنوّر سِنٛگھ اوس یِمو کوٚر ساروِیو شموٗلیت اَتھ رِوولٹَس منٛز یُس یہِ رِوولٹ آف اَرداہ شَتھ تہٕ سَتوَنٛزاہُک اوس یہِ ہَسا گوٚو نہٕ کامیاب کِہیٖنۍ یہِ ہَسا گوٚو فیل یہِ رِوولٹ کیازِ اَتھ منٛز ہَسا اوس نہٕ اَکھ پرٛاپَر لیٖڈَر کِہیٖنۍ یِتھ یِتھ کٔنۍ اَکھ گاندھی جی اوس پرٛاپَر لیٖڈَر ییٚمۍ ڈٮ۪رٮ۪کشَن دِژ سٲنِس فایِٹ آف اِنڈِپٮ۪نٛڈسَس تِتھَے کٔنۍ اوس نہٕ اَتھ منٛز اَکھ تیُتھ لیٖڈر کِہیٖنۍ تہٕ مےٚ پتہٕ کیٛاہ گوٚو اَتھ ریٖزنٕز پَتہٕ گٔے اَتھ واریاہ کیٚنہہ ریٖزنٕز ییٚمہِ سۭتۍ یہِ رِوولٹ فیل گٔے اَتہِ ہسا گٔے ایجٹیشَن اَتہِ ہسا گٔے اٮ۪رٮ۪سٹٕز واریاہ اَتہ گژھ اَتہِ گٔے مطلب وایلٮ۪نٕس واریاہ تَمہِ پَتہٕ گٔے کٲم أمۍ رِوولٹ آف ایٹیٖن فِفٹی سٮ۪ونہٕ پَتہٕ یِم بِرٛٹشٲرٕس بِرٛٹشٲرٕس یُس یِم ٲسۍ تِمو ہَسا کوٚر اکھ چاٹَر چاٹَر اکھ پاس یَتھ وَنان چھِ چاٹَر اٮ۪کٹ آف اَرداہ شَتھ تہٕ اَروَن اَرداہ شَتھ تہٕ اَروَنٛزاہ تَتھ ایٚکٹَس منٛز ٲسۍ تِم وَنان کہِ وۄنۍ ہَسا کَرِ کرٛاوُن پانَے روٗل یۄس ہسا ایٖسٹ اِنڈیَن کمپنی اوٚتام روٗل ٲس کَران سُہ ہَسا کٔر اَسہِ ڈِزالُو وۄنۍ ہسا کرو أسۍ ڈٮ۪رٮ۪کٹ کَمپٔنی روٗل